اَگر حظ بہٕ کَتھ کَرٕ پَنٕنۍ بہٕ چھُس دراومُت باقیٚن سِٹیٚٹن تہِ چھُس بہٕ دروٚومُت نَژنہِ آز برونٛہہ ؤری کھنٛڈ میون مُدا تہٕ مقصد اوس یہِ کہِ مےٚ اوس نہٕ پوٗرٕ پَنٕنۍ کَنٹری یِم سِٹیٚٹ ٲسۍ نہٕ وٕچھۍمٕتۍ کیٚنٛہہ یِہنٛد لٔکھ یِہُنٛد کَلچر یِہُنٛد سوشل اینویرانمینٹ یِہُنٛد ریٚہن سیٚہن یِم کِتھۍ پٲٹھۍ چھِ پَنٕنۍ لایف گُزاران یِم کیٚاہ چھِ کران کیٚاہ چھِ کھٮ۪وان کیٚاہ چھِ چیٚوان تَمی مُدا موٗجوٗب دراوُس بہٕ باقین سِٹیٚٹن تہِ چھُس بہٕ گوٚمُت نَژنہِ چکرا کرنہِ یِہنٛد مطلب مُدا مُقصد یِم کِتھ پٲٹھۍ چھِ پَنٕنۍ لایف گُزاران یِم کِتھ پٲٹھۍ چھِ پَنٕنۍ زنٛدگی بَسر کران یِہُنٛد کَلچر کیٚاہ چھُ